آ یوتَتھ تام أسۍ کَتھ کرو ہیلٔتھ کِیرٕچ اِن دَ سِٹیٹ آف یا یوٗ ٹی وَنو أسۍ جموں اینڑ کَشمیٖر ییٚتہِ چھُ لیکسن کَمپیٲڈ ٹوٚ باقٕے سِٹیٹٕس ییٚتہِ زَن ہیلٔتھ کِیر اِنفرا سٹرَکچر واریاہ زیادٕ اَصٕل چھُ ییٚتہِ کہِ کھۄتہٕ ییٚتہِ چھِ یِم زَن رُورل ایریاز چھِ یِمن چھُ بیسِک بیِسک ہیٚلٕتھ کِیر سِسٹم سُہ چھُ لیک گژھان لیک آف آیۍ وُڈ سے بہٕ وَنہٕ ہاسپِٹلٕز کرٹِکل کِیر ہاسپِٹلٕز یا کرٹِکل کِیر ایمبلنسٕز اَگرے أسۍ وُچھَو کانٛہہ کانٛہہ رُورل رُورل ایریاز آسہِ تیُتھ ییٚتہِ زَن یِم پراپر پراپرلی ایٚولِیبٕل آسن ییٚتہِ زَن تَتہِ کین لُکن تَتہِ کین بَسکِندَرَن آسہِ پراپر ہیٚلٕتھ کِیر واتان اَدروَیز تِمن چھُ پیٚوان سارنی رُورل علاقہٕ کٮ۪ن تِمن چھُ پیٚوان أربن ایریازَن کُن شِفٹ کَرُن یوتانۍ أسۍ یہِ اِنشورَنس کَوریج ہنٛز کَتھ کر اِنشورَنس کِوریج چھُ حالنٛکہِ ییٚتہِ واریاہ زیادٕ کَم ییٚتہِ چھُ نہٕ اَتھ ہیٚلٕتھ کِیر سیکٹرَس منٛز زیادٕ اِنشورَنس تہِ کران کیٚنہہ کیازِ کہِ پاے تہِ چھےٚ نہٕ لُکن ایٚویرنیٚس تہِ چھےٚ نہٕ امِچ کِہیٖنۍ لُکن تہٕ ییٚمِس ییٚمِس وَن پاے چھِ تٔمِس تٔمِس چھےٚ اِنشورَنس اَلبتہ رِسینٹلی یِمے اکھ زٕ ؤری گٔے گورمینٹ آو اکھ وَنہٕ بہٕ تَتھ سِکیٖم اکھ ہیٚتھ لُکن ہِندۍ خٲطرٕ یِم زَن کٔشیٖرِ جموں کَشمیٖرٕکۍ لُکھ چھِ تِہِند خٲطرٕ آو اکھ فیسَلٹۍ اکھ ہیٚتھ یَتھ زَن گولڈَن کارڈ وَنان چھِ گولڈَن کارڈٕکۍ کیاہ چھُ سینٹر گورمینٹن اوٚن یہِ اکھ سِکیٖم یَتھ زَن أکِس اِنڈِجوَلَس أکِس ریزِڈینٹَس بَنیو ییٚتہِ اکھ ہیٚلٕتھ کارڈ اکھ گولڈَن کارڈ ہیٚلٕتھ کارڈ تَتھ وَنان سُہ گولڈَن کارڈ ییٚلہِ تٔمِس بنیو سُہ ہیٚکہِ سُہ گولڈَن کارڈ ہٮ۪تھ کُنہِ تہِ ہاسپِٹلَس گٔژھِتھ یُس یُس ہاسپِٹل سُہ کارڈ ایٚکسیپٹ آسہِ کران تہٕ تَتہِ گژھِ تٔمِس علاج فری آف کاسٹ تَتھ کارڈَس پٮ۪ٹھ اِنکلوٗڈِنگ میڈِسن سٔرجٔری یا کانٛہہ تہِ ہیٚلٕتھ کِیر رِلیٹِڈ اِشوٗ آسہِ تٔمِس تٔمِس گژھِ سُہ فُلی ٹریٖٹ ایٹ فری آف کاسٹ کَنسِڈرِنگ کہِ تٔمِس آسہِ سُہ کارڈ ویلِڈ تٔمِس آسہِ سُہ کارڈ بَنٲوِتھ واریاہ زیادٕ یِتھے کَنی یہِ سِکیٖم چھےٚ بیاکھ أتھۍ اَنڈر چھِ یِوان آیُش بارتھ سِکیٖم سۄ تہِ چھےٚ گژھان کَور سۄ تہِ چھےٚ کران کَور اَنڈر ہیٚلٕتھ اِنشورَنس لُکن ییٚمِس ییٚمِس سُہ آسہِ تہٕ اَلبتہ یہِ یُس یہِ گولڈَن کارڈ سِکیٖم چھےٚ ہیٚلٕتھ اِنشورَنس سِکیٖم یہِ روٗز واریاہ کَامیاب ییٚتہِ واریاہ سِکسیسفُل روٗز یہِ ییٚتہِ لُکن باسیٚو اَمہِ سۭتۍ واریاہ زیادٕ آرام تہِ ییٚمِس کٲنسہِ میجر سٔرجٔری ٲسۍ لَچھ رۄپیہِ ڈوٚڑ لَچھ رۄپیہِ زٕ لَچھ رۄپیہِ ٲسۍ لگان تٔمۍ چھُ وۄنۍ سُہ سٔرجٔری حِسابہٕ فری آف کاسٹ تہٕ ہَسپَتالٕے چھُ تُلان تٔمۍ سنٛدِ میڈِسنُک خرچہٕ تہِ سٔرجٔری ہُنٛد خرچہٕ تہِ ڈاکٹر سُنٛد خرچہٕ تہٕ پوٗرٕ ٹریٖٹمینٹ یُس تٔمِس تتھ منٛز اِنکٕلوٗڈ ضرورت چھُ آسان سُہ چھُ تٔمِس سورُے گژھان تٔتھۍ گولڈَن کاڈسٕے منٛز تہٕ تَمہِ سۭتۍ باسے لُکن واریاہ زیادٕ فرق واریاہ زیادٕ آرام گوٚو تِمن تَمہِ سۭتۍ وۄنۍ چھِنہٕ لُکن پیٚوان اَوُٹ آف سِٹیٹ گژھُن کیٚنہہ کٲنسہِ چھےٚ آسان میجر سٔرجٔری یا تِژھ کانٛہہ سٔرجٔری یا یتھ یُس نہٕ سِٹیٹَس منٛز تٔمِس پاسِبٕل گژھِ ہا کیٚنہہ کیازِ کہِ ییٚتہِ اوس لگان تٔمِس واریاہ زیادٕ خرچہٕ سُہ مِنِمَیز کرنہٕ خٲطرٕ اوس تٔمِس پیٚوان اَوُت آف سِٹیٹ گژھُن کیازِ کہِ تَتہِ اوس تٔمِس خرچہٕ گژھان کَم باقٕے باقٕے چیٖز یا خرچہٕ تہِ اوس گژھان برابر مَگر سٔرجٔری ٲسۍ تٔمِس گژھان وۄںی یِمہِ گولڈَن کارڈ سۭتۍ تہِ چھُ یہِ فٲیدٕ کہِ یِمن چھِ اکھ سٔرجٔری وغیرہ یا کانٛہہ تہِ ہیٚلِتھ کِیر اِشوٗ چھُ آسان یا کانٛہہ تہِ چیٖز تیُتھ کانٛہہ یَتھ واریاہ زیادٕ خرچہٕ اوس اوٚتام لگان وۄنۍ چھُ سُہ یِمن گژھان فری آف کاسٹ اِنکٕلوٗڈِنگ میڈِسن باقٕے ٹریٖٹمینٹ تہٕ تَمہِ سۭتۍ باسیٚو یِمن واریاہ فرق بیٚیہِ چھُ یہِ واریاہ اَصٕل اِنشورَنس کَوریج اکھ تہٕ گورمینٹَس پَزِ وۄنۍ فٔردر بیٚیہِ تِژھ کیٚنہہ سِکیٖم ہیتھ یُن کہِ ییٚمہِ سۭتۍ باقٕے باقٕے چیٖز تہِ گژھن کَور یُس زَن ہیٚلٕتھ کِیر رِلیٹِڈ چھُ تِم چیٖز گژھن کَور تہٕ تِمن واتہِ آرام بیٚیہِ اَمہِ کھۄتہٕ